مےٚ چھُ ساروی کھۄتہٕ فُڈ پسنٛد یہِ قۄرمہٕ مےٚ چھُ سُہ اوٕے زیادٕ پسنٛد ییٚلہِ بہٕ لکٕٹ ٲسٕس أسۍ ٲسۍ پتہٕ بوٚڑ دۄہ اوس آسان عیٖد ٲس آسان کینٛہہ اوس آسان أسۍ ٲسۍ تمہِ دۄہ رَنان قۄرمہٕ مےٚ اوس پتہٕ سُہ واریاہ پسنٛد اَوے مےٚ اوس پَتہٕ سُہ زیادٕ تر گژھان تَمے دۄہ خۄش زیادٕ کھیٚون ییٚلہِ أسۍ اؠکٕسکرشن اوس لکچارس منٛز آسان گژھُن کیازِ کہِ مےٚ آسہٕ آسان فرینڈٕس سۭتۍ دَپان ٲسۍ یہِ آز ژٕ انٛزِ قۄرمہٕ سِیُن ژےٚ چھُی سُہ پانس تہِ پسنٛد تتھ چھُ آسان واریاہ مَزٕ أسۍ ٲسۍ پتہٕ سُہ میون یہِ سُہ قۄرمہٕ اوس آسان أسۍ ٲسۍ پتہٕ بہٕ ٲسٕس پننؠن فرینٛڈن سُہ ڈسٹربوٗٹ کران بہٕ ٲسٕس دپان تُہۍ تہِ کھیٚیِو اَمہِ منٛز تُہۍ وٕچھو اتھ مَزٕ تِمن اوس سُہ واریاہ خۄش گژھان تِم ٲسۍ دپان آ اتھ چھُ واریاہ مَزٕ تہٕ کیاہ چھِ ناو اَتھ یِہے یِہو أسۍ ٲسۍ پَتہٕ سُہ پانہٕ ؤنۍ بٲگرس کھؠوان